ہیلو ہیلو ہیلو وعلیکُم اَلسلام اَلسلام علیکُم تُہۍ چھِو حظ تِمہٕ تُہۍ چھِو حظ باسِت پینٹَر اَسہِ حظ ٲس اَسہِ اوس مَکانَس حظ رنٛگ کَرُن أسۍ حظ چھِ روزان ییٚتہِ کیلَم بوز گامہِ حظ اَسہِ چھِ کَرُن حظ ییٚتہِ حظ یَتھ مَکانَس لَبَن بیٚیہِ چھِ کَرُن تَالوَس بیٚیہِ چھِ کَرُن جایہِ نیٚبٕرۍ اَہن حظ آ اچھا یہِ ریٹ کیٛاہ چھِ تُہۍ تُہۍ کَم ڈِزاین چھِوا کَران اچھا وۄنۍ ؤنۍتو تُہۍ مےٚ کَتھ منٛز گژھِ ٹھیٖک کَتھ منٛز گژھِ اچھا تَتھ چھِ اَسہِ سِلیب ترٲوِتھ روٗد ووٗد گژھِ نہٕ پَتہٕ تَتھ وَسُن کیٚنہہ اچھا یہِ ریٹ ؤنۍتو وۄنۍ ٹھیکہٕ ٹھیکہٕ وَے ٹھیکہٕ وَے کوٗتاہ تام ہٮ۪کہِ اَتھ کھٔسِتھ حظ مَکان چھِ ژور کَمرٕ بیٚیہِ چھُ باتھ روٗم بیٚیہِ چھِ کرُن تَتھ نیٚبٕرۍ تہِ اَکھ پور اَکھ پور وۄنۍ تَتھ چھِ دٕ اَہن حظ دٕ زٕ پور چھِ زٕ پور

نہ حظ سُے چھُ زیادٕ گژھان اچھا تویتہِ دۄہ دۄہ وَے کوٗتاہ ہیٚیِو تُہۍ اچھا کیٛاہ چھِ یَتھ وَنان حظ اَسہِ کِتھ پٲٹھۍ گژھِ وۄنۍ اَصٕل ہہ ہہ بیٚیہِ ؤنِو اچھا تُہۍ ؤنۍتو مےٚ یہِ کیٛاہ چھِ اَتھ وَنان تُہۍ کۭتیٛاہ نَفر یِیِو اچھا بَتہٕ یا کھیٚیوُ تُہۍ گری کِنہٕ اَسہِ أسی کرو یہِ گری اچھا بَتہٕ تہِ اَگر تُہۍ سۭتۍ أنِو تیٚلہِ کوٗتاہ گژھِ کَم اچھا ہُتھ ہُتھ پٲٹھۍ کوٗتاہ ہیٚیِو تُہۍ دۄہَس چایہِ چایہِ بَتہٕ وَرٲے صٮحیح سُہ چھِ گژھان اچھا اچھا سُہ گژھِ سُہ چھُنہ زیادٕ چھُنہ گژھان اچھا تیٚلہِ کَرو وۄنۍ کرو وۄنۍ ییٚتھۍ مَشوَرٕ نا اچھا تُلِو